سٲنِس پُلوٲمِس منٛز ہَسا چھِ واریاہ یِم ایٚجوکیشنَل اِنسٹِٹیوٗشَنٕز سکوٗلٕز چھِ کالجِز چھِ یونیورسِٹیٖز چھِ ہُم ووکیشنَل ٹرٛینِنٛگ تہِ چھِ ییٚتہِ کَرناوان گۄڈنیتھٕے واریاہ سکوٗل چھِ ییٚتہِ یَتھ منٛز یِوان چھُ لایسیم اِنٹَرنیشنَل سکوٗل چھُ سالِس اِنٹَرنیشنَل سکوٗل چھِ ایم ایم ای ٹی پُلووم چھُ ہولی مِشَن چھُ کالجِز چھُ ہُہ ڈِگری کالیج پُلوامہ فَار بایِز بیٚیہِ چھُ اَتھ کیٛاہ وَنان ڈَ وُمٮ۪نٕز ڈِگری کالیج یوٗنیوَرسِٹی تہِ ہَسا چھِ ییٚتہِ اَکھا اِسلامِک یوٗنیورسِٹی سۄ حَظ چھِ اوٗنٛتۍ پورٕ بیٚیہِ حَظ چھِ ہُہ آی ٹی آی ٹی ییٚتہِ کَرناوان اَہن سا ییٚتہِ ہَسا چھُ یِمو چھُ تھوٚمُت اَصٕل اَصٕل فیٖس کٕہٕنۍ چھُ نہٕ یُس نہٕ کانٛہہ ہیٚکہِ ہا یِمن بَڑٮ۪ن بَڑٮ۪ن کالجَن سکوٗلَن منٛز گٔژھِتھ سُہ چھُ ہٮ۪کان اَتہِ اَصٕل پٲٹھۍ پَنُن یہِ فی وی بٔرِتھ سٲری ہَسا چھِ اَصٕل پٲٹھۍ پَنُن فیٖس ہٮ۪کان بٔرِتھ اَتہِ